آ تۄہہ چھو پیی زِ ایٚکچولی چھس بہٕ واریاہ موی وٕچھان موٗوِین ہُنٛد چھُس بہٕ بچپَن پٮ۪ٹھ شوقیٖنے بَٹ کیٚنٛہہ فلم کار اَدا کار یِمن أسۍ وَنو واریاہ ایٚمیزنٛگ اکھ چُھ اکشے کمار تِمن منٛز عامر خان چھِ تِمو منٛز یا سلمان خان چھ تِمن منٛز سلمان خاننۍ فِلم یۄس چھےٚ نَہ تیرے نام دِلس چھِ چھٔلی کران عامر خاننۍ مووی چھِ تھری ایڈیٹس تَمہِ کھۄتہٕ زبردست لو لو لو تَمہِ کھۄتہٕ زبردست دِل تَمہِ کھۄتہٕ زبردست راجا ہِنٛدُستانی تَمہِ کھۄتہٕ زبردست اکشے کمارٕنۍ سنٛگ اِز بِلنٛگ زَبردست موٗوی تہٕ اَگر أسۍ کَتھ کرو میوٗزکچ میوزک چھ اَمہِ پَتہٕ زَبردست بالی وُڈُک خاص کر یُس ناینٹی یُک میوٗزِک چھُ نا دِلس سکوٗن دِوان ارجیت سنگھ چھُ آز ٹاپ بَٹ الکا ینگا چھِ کُمار سانو چھ نایٹی یکۍ تِم چھِ واریاہ بہتر سِنٛگر